ہیٚلو وعلیکُم سَلام اَہَن حظ اَہَن حظ مکان حظ چھُ مکان حظ چھِ زٕ پور یہِ بَنہِ شُپیان ڈِسٹرک ٹاونہٕ نیٚبرٕے تھوڑا چھُ اَہَن حظ مکان چھِ زٕ پور پینلِنٛگ چھَس باضٲبطہٕ پٲٹھۍ فِٹِنٛگ وِٹِنٛگ چھِ اَتھ زٔمیٖن اَوا کنال کھَنٛڈ آسہِ آ اَتھ چھِ گرٛاوُنٛڈ مطلب اَصٕل پٲٹھۍ چھِ اَتھ پارَک وارک چھِ اَتھ زَبردَس فِٹِنٛگ وِٹِنٛگ چھِ اَتھ اَصٕل آ پینِلنگ پینِلنٛگ تہِ چھِ فِٹ کٔرِتھ پش تہِ چھُ اَتھ پینلِنٛگ تہِ تہٕ پَش تہِ چھُ اَتھ کٔرِتھ آ سیٖمٮ۪نٹِڈٕے چھُ اَوے اَوا اَوا دۅنوَے پور چھِس سیٖمٮ۪نٛٹِڈ بنٲوِتھ آ فِٹ فِٹ او کے چھِ دۅنوے پور اَتھ اَہَن حظ کَمرٕ چھِ اَتھ برابر ٲٹھ ٲٹھ بیٚیہِ چھِ باتھ روٗم ہیَرٕ چھِ ژور کَمرٕ آ آ ایٹیچ چھِ اَتھ باتھ روٗم نہَ ہیَرٕ تہٕ دۄن کَمرَن تہٕ بۄن تہِ چھِ دۄن ترٛٮ۪ن کَمرَن کِچَن چھُ اَتھ آ سِٹینٛڈ کِچن چھِ اَتھ بَنٲوِتھ او کے آ آ نہَ نہَ یہِ چھِ کَمپُلیٹ فِٹ مکان چھُ یہِ یِمن چھِ اَتھ چھِ نَلکہٕ سَپلاے تہِ چھِ اَتھ یِوان تہٕ اَتھ چھِ ٹیٛوٗب وٮ۪ل تہِ اَہَن حظ تُہۍ کَر یِیِو ییٚمہِ ساتہٕ تُہۍ ؤنِو تُہۍ کٔرِو کال تہٕ ہے پَتہٕ چھُ ییٚتی کَرَن برٛونٛٹھٕ کٔنی کَرو پَتہٕ کَتھ

وۅنۍ پَتہٕ یہِ سُے ونہِ یَتھ کیٛاہ ریٹ کیٛاہ گژھِ تہٕ تی کَروہس پَتہٕ أتی برٛونٛٹھٕ کٔنہِ مکان وُچھِتھ گژھِ ریٹ أتی اَہَن حظ بُتھِ تہِ چھُ اَتھ مطلب سایڈَسٕے چھِ تھوڑا اَکہِ سایڈٕ بُتھِ تہِ چھُ بیٚیہِ سایڈٕ اَتھ آ روڈ چھِ اَتھ اَدٕ حظ ٹھیٖک حظ چھُ